آ لٔڑکن ۂنٛزن تہٕ کورٮ۪ن ۂنزن گیمن منٛز چھ واریاہ فرق آسان لٔڑکہٕ چھ آسان کرکٹس گِنٛدان والی بالہِ گِنٛدان فُٹ بالہِ گِنٛدان أتی چھ بندوٗقن آسان گِنٛدان تہٕ کوٗر چھ آسان گِنٛدان گُڈنٮ۪ن آسان گِنٛدان سۄ سۄ چھ آسان کِچن سامانس گِنٛدان أتھی چھ لۄکُٹ مۄکُٹ مکان بناوان پتہٕ چھ آسان سیُن بتہٕ رَنان پتہٕ چھ آسان میکپ کران پتہٕ چھ آسان یِمن گُڈنٮ۪ن سجاوان زِ أتھی لٔڑکہٕ چھنہٕ آسان کہٕنۍ تہِ دِلچسپی یِمن کِچن سامانس گِنٛدنس منٛز تہٕ یِمن گُڈنٮ۪ن گِنٛدنس منٛز آ کوٗر چھ گِنٛدان کرکٹس تہِ مگر تَتھ منٛز چھ یہِ فرق زِ آسان زِ سۄ چھ حجاب لأگِتھ کرکٹ گِنٛدان